سلام علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھُو حظ آ اَصٕل پٲٹھۍ گرِ چھِ حظ ٹھیٖک پانہٕ چھِو حظ ٹھیٖک اہن حظ مطلب تۄہہِ اوسوٕ ییٚمہِ زمیٖنُک ووٚنمُت تہٕ نَفرَن دۄن ترٛیٚن حظ ٲسۍ مےٚ یِم یِمَن لینٛڈٕچ ضوٚرَتھ ٲس یِمَن زٔمیٖن ٲس ضوٚرَتھ إمَن چھِ یِم کَنسٹرٛکشَن خٲطرٕ یِمَن حظ اوس مَکان بَناوُن آ تہِ حظ ووٚن مےٚ تِمَن بہٕ اوسُس دَپان یِہے ریٹ گٔژھ اَصٕل پَہَن بَننۍ وٕنکٮ۪ن اوس اَسہِ نَفر اَکھ حظ یہِ اوس اَسہِ وَنان دَپان اوس بہٕ ہسا دِم اَتھ پَنٛژتٲجی لَچھ کَنالَس تہٕ تُہۍ کیٛاہ چھِو تَتھ پٮ۪ٹھ وَنان حظ اہن حظ سُہ ووٚن مےٚ تٔمِس مےٚ وونمَس دوپَس اَتہِ چھِ ژۄوُہ گٲنٛٹہٕ پاوَر ایویلیبٕل واٹَر سپلے چھِ ژۄوُہ گٲنٛٹہٕ ایویلیبٕل مین روڈَس پٮ۪ٹھ چھِ سرینَگر بانڈی پوٗرہ یُس ہاے وے چھِ اَتھ پٮ۪ٹھ ہَسا چھِ روڈ تہٕ سُہ اوس نہٕ وٕ تیُتھ نفرا کینٛہہ مطلب أمِس نہ حظ اوس نہٕ تَمہِ حِسابہٕ گُزارا وُزارا کینٛہہ تہٕ نہ سُہ چھُنہٕ حظ مےٚ مطلب تِم اَنَکھ بہٕ تہِ سایٹہِ نظرِ اگر تۄہہِ چھُ نہ حظ تُہۍ کَر ٲسِو پانہٕ تہِ گرِ اہن حظ وں مطلب تُہٕنٛز کۭژاہ نظر چھِ مِنمَم کۭژاہ نظر چھِ تُہٕنٛز مطلب سہ توتہِ وٕ لگ بگ ہے اَہَن حظ تۄہہِ چھَو پاے یِم پٔتمہِ یِم زٕ ترٛےٚ ؤری گٔے اَتہِ پٮ۪ٹھ چھِنہٕ مطلب تِتھ پٲٹھۍ خاص اَز چھنہٕ پۄنٛسہٕ کانٛسی کیٛازِ بِزنِس چھِ ٹھپ مارکیٹَس چھِنہٕ یٔتکِس یٔتکیٚن چیٖزَن ؤنکیٚن کہ ییٚمہِ کہ وجہ سۭتۍ لُکَن چھِنہٕ ؤنکیٚن پۄنٛسہٕ کِہیٖنۍ نَتہٕ یُس مارکیٹ بہِ برونٛہہ اوس اگر تَمہِ حِساب کَنٹِنیوٗوَسلی یا کَنٹِنیوٗ آسہِ ہے تیُتھُے آسہِ ہے ؤنکٮ۪ن تہِ مارکیٹ یہِ ہیٚکہ ہے گٔژھِتھ واریاہ زیادٕ یہِ چھُنہٕ کیٚنٛہہ مگر امہِ کہِ وجہ سۭتۍ اوترٕ پٮ۪ٹھ آیہِ مےٚ تقریٖبَن آ کوٚر مےٚ ٲٹھو دَہو نَفرو فون یِمَن زٔمیٖن ضوٚرَتھ چھِ یِم ٲسۍ وَنان اَسہِ حظ گوٚژھ زٔمیٖن روڈسٕے پٮ۪ٹھ مگر اُہُنٛد یُس بَجٹ چھُ سُہ چھِ أتھۍ رینٛجَس منٛز یعنی کہِ ژَتجی ٹُو پنٛژہَس تہٕ وٕ یُس ونکٮ۪ن تُہٕنٛز نظر چھِ سُہ چھِ مےٚ باسان تقیٖبَن تہٕنٛد حِساب چھِ تقیٖبَن چھِ پَنٛژھ سَتَتھ چھنہٕ حظ آ پَنٛژھ سَتتھ تانۍ اَمی موٗجوٗب چھُنہٕ ونکٮ۪ن تَمہِ حساب یِمَن پونٛسہٕ کِہیٖنۍ حظ